یوٚتام زَن کٲنٛسہِ کانٛہہ تام فریٚکچَر گژھنُک تَعلُق چھِ یتھ منٛز زیادٕ تَر أسۍ وَنان چھِ کہِ کٲنٛسہِ چھِ گوٚڈ پھیران کٲنٛسہِ چھِ نَرِ کھنوَٹھ پھیران یتھ أسۍ فریٚکچَر چھِ وَنان یتھ منٛز کانٛہہ أڑٕج یا کانٛہہ جور چھِ تمہِ جورٕ نش چھِ دور سَپدان

تمہِ خٲطرٕ اَگَر کٲنٛسہِ گامَس اَندَر کانٛہہ یُتھ حٲدسہٕ اوس پیش یِوان کٲنٛسہِ فریٚکچَر چھِ گَژھان اوس یا کٲنٛسہِ گوٚڑ اوس پھیران یا کٲنٛسہِ نَرِ ہُنٛد جویِنٹ اوس پھیران تہٕ امہِ خٲطرٕ ٲسۍ گۄڈٕ پَتہٕ کالہِ پٮ۪ٹھٕے یِمَن أسۍ اَنگہٕ واٹَن وٲلۍ چھِ وَنان گامَن منٛز آسان چِناچہِ تیٖژ فیسَلٹی ٲسۍ نہٕ برونٛٹھ گۄڈٕنیٚتھ کہِ مٔریزَس ہیٚکہان تَتھ حدَس تام پَلَسٹَر یا بیٚیہِ کیٚنٛہہ کٔرِتھ تمہِ خٲطرٕ ٲسۍ گۄڈٕ تٔسی نَفرَس نِش نِوان تہٕ سُہ اوس اَتھ سُہ واٹھ ہِیٚو دِوان تہٕ پَتہٕ اوس اَتھ پٮ۪ٹھ سُہ بَنڈیج گَنڑان گۄڈٕنِیُک ٲسۍ یی کَران لیکِن آز چھِ اَکثَر بیشتَر اَگَر کٲنٛسہِ لَگان چھِ فریٚکچَر چھِ گَژھان تَس چھِ گۄڈٕنیٚتھٕے آز تمہِ پَتہٕ أڈجہِ ڈاکٹَرَس نِش نِوان تہٕ یُس تَتھ ایٚکٕسرے کٔرِتھ تمہِ پَتہِ پَتاہ چھِ لَگان زِ ییٚمِس اِنسانَس ہاے أمِس چھا فریٚکچَر گوٚمُت یا أمِس چھا بیٚیہ کانٛہہ تان دورِیومُت تہٕ تمہ پَتہٕ چھِ تٔمِس باضٲبتہٕ پَلَستَر یِوان کَرنہٕ تہٕ تٔمِس چھِ تَتھ منٛز پَتہٕ کَم سے کَم اَکوُہ دۄہ پٮ۪ٹھ یا ترٛٮ۪ن ہَفَتَن تام سُہ تھاونہٕ یِوان تمہِ پَتہٕ چھِ تَس کھولنہٕ یِوان تمہِ پَتہٕ چھِ ڈَاکٹَر بیٚیہِ چیٚک کَران زِ أمِس چھا فَرق گٔمٕژ کنہٕ نہِ بہٕ وَنہٕ تۄہہِ حال حالٕے گوٚو یہِ واقعہ مےٚ سۭتۍ تہِ آز برونٛہہ ریٚتھ ییٚلہِ مےٚ بایکہِ پٮ۪ٹھ ایٚکسیڈَنٹ گوٚو سُہ مےٚ تہِ گوٚو دٔچنہِ نَرِ اَندَر فریٚکچَر دۄن جایَن اَکھ گوٚو کھنوَٹھس نِش تہٕ بیٚیہِ گوٚو اَتھ کِس بَندَس نِش نیٚٹھَس نِش تہٕ ییٚمہِ سۭتۍ مےٚ بَرابَر ریٚتَس تام پَلَسٹَر رود کٔرِتھ تہٕ تمہِ پَتہٕ چھِ مےٚ آز وارِیاہ سہولِیَت آمٕژ تہٕ مےٚ تہِ رود ریٚتَس بَرابَر پَلَسٹَر کٔرِتھ تہٕ مےٚ تہِ گٔے یہے سیم عٮ۪لاج

تمہِ پَتہٕ چھِ واریاہ سہولِیَت مےٚ تہِ آز امہِ عَلاوٕ تہِ اَگَر کٲنٛسہِ امہِ آیہِ پرابلِم آسہِ تہٕ سُہ تہِ چھُ گۄڈٕنیٚتھ آز تَس تہِ چھِ یہے پَلَسٹَر کُے آز عٮ۪لاج روزان تہٕ تمہِ پَتہٕ چھِ تَس اِنسانَس تِمہ پَتہ سُہ کھولنہٕ یِوان اَگَر اِمپرومیٚنٹ ٲسۍ اَگَر نہٕ کیٚنٛہہ تمہِ پَتہٕ چھِ بیٚیہ تَس تمہِ مٔزید عٮ۪لاج یوان کَرنہٕ تمہِ سۭتۍ سُہ پورٕ پٲٹھۍ فریٚکچَر ٹھیک چھِ گَژھان